ہیٚلو وعلیکُم سَلام اَہَن حظ آ ؤنِو اَدٕ کیٚنٛہہ چھُنہٕ تُہۍ کھیٚیِو پیرَسٹہٕ مال بیٚیہِ کٔرِو روٗزِو تُہۍ تھوڑا وُشنیرَس یہِ گژھِ پانَے ٹھیٖک ٹھیٖک چھُنا چلو سلام وعلیکُم